پانٛژھ اکھ زٕساس زٕ کُنترٕٛ ترٛےٚ زٕ ساس پانٛژھ شےٚ شےٚ زٕ ساس ٲٹھ نو ٲٹھ زٕساس دہ ترٛےٚ ژور زٕ ساس پَنٛداہ